ہیلو اَسَلامُ علیکُم سَر اَسہِ حظ ٲس تُہٕںٛدِ ییٚمہِ ایجَنسی ہِنٛز کیب کٔرمٕژ بُک مگر سُہ ڈرٛیوَر ووت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ اَسہِ حظ کَریاے تٔمِس فون مگر سُہ چھُنہٕ وۄنۍ فونٕے تُلان اَسہِ حظ گوٚو لیٹ واریاہ اَسہِ اوس ٹایمَس پٮ۪ٹھ واتُن مگر وۄنۍ ہٮ۪کو نہٕ أسۍ ٹایمَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ تہٕ وۄنۍ کَرو أسۍ بَدَل کُنہِ گاڑِ ہُنٛد انتظام مہربٲنی کٔرِتھ کٔرِو تُہۍ سۄ کیب کٮ۪نسَل تہٕ اَسہِ حظ گٔے امہِ سۭتۍ پرٛابلِمٕے ہوت تہٕ گۄڈنِچی کَتھ اگر سَنو تہٕ تۄہہِ حظ پیٚیہِ وُ تیٚلہِ جُرمانہٕ دیُٚن تِکیٛازِ سُہ ووت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہٕ وۄنۍ چھُنہٕ سُہ فون تہِ تُلان کِہیٖنۍ تہِ تٔمِس ڈرٛیورَس حظ کَرے اَسہِ کال تہٕ تُہۍ ؤنۍتو سَر اگر تۄہہِ چھو پَے سُہ کیٛازِ ووت لیٹ اَسہِ ؤنۍتو تیٚلہِ سُہ کیٛازِ ووت یُ سُہ کیٛازِ آو نہٕ وٕنِس تامَتھ اَسہِ حظ کٔر امہِ برونٛٹھ تہِ تُہٕنٛدِ ایٚجَنسی ہِنٛز اَکھ کیب بُک تہٕ تٔمِس تہِ گوٚو تَمہِ گٔرۍ تھوڑا بہت ژیر تہٕ مگر اَسہِ دوٚپ چلو ٹھیٖک چھُ وۄنۍ گوٚو أمِس ژیر چلو وۄنۍ پَکناوَو ییٖژ ہَن چَلہِ وۄنۍ مگر وۄنۍ دۄہَے دۄہَے ما چَلہِ یہِ اَز اوس اَسہِ جلدی واتُن اَسہِ اوس ٹایمَس پٮ۪ٹھ واتُن وۄنۍ ییٚلہِ اَسہِ وٕنۍکٮ۪ن یہِ گَرے گژھِ ژیر تہٕ یہِ چھنہٕ حظ مُشکل گژھان تہٕ اَسہِ کٔرۍتو وۄنۍ مہربٲنی کٔرِتھ وَںۍ ژھٕنۍزیو سٲنۍ یہِ کیب کٔرِتھ کٮ۪نسَل اَسہِ چھَنہٕ وۄنۍ تیٚلہِ یہِ ضٔروٗرت کینٛہہ مہربٲنی کٔرِتھ مگر ییٚمہِ سۭتۍ چھُنہٕ حظ گژھان مُشکل اَمہِ سۭتۍ چھُ پَتہٕ دھوکہٕ لگان تہٕ دھوکہٕ گژھِ ہا نہٕ لَگُن کِہیٖنۍ تہٕ چلو کینٛہہ نہ حظ چھُنہٕ وۄنۍ پَرواے تہٕ وۄنۍ کٔرۍزیو یہِ کٮ۪نسَل مہربٲنی کٔرِتھ چلو شُکریہ